ہیلو السلامُ علیکُم تُہۍ چھُو حظ حمیٖداہ اہَن حظ ٹھیک تُہۍ چھُو حظ ٹھیک بہٕ حظ چھِس فاطمہ تُہۍ چھُو حظ حمیٖداہ مےٚ حظ اوس اوترٕ دَنٛدس دود مےٚ نِیے تۄہہِ نِش پتہٕ دوا اہَن حظ مےٚ چھِنہٕ وۄنۍ تَمہِ دوا سۭتۍ خاص سُے فرق کِہِیٖنۍ مےٚ دٔپۍتو مےٚ چھِنہٕ تَمیُک ناو وٕنہِ پتہٕ کِہِنۍ تتھ کیاہ چھِ ناو مےٚ دٔپۍتو یہِ کہِ یہ سُہ کمہِ ٹایِم ٹایِمہٕ کھیوٚن بیٚیہِ ٲسۍ مےٚ بیٚیہِ تہِ دوا مےٚ دوٚپ سُہ کَمہِ کَمہِ ٹایِمہٕ چھِ مےٚ کھیوٚن آ اہَن حظ آ اہَن حظ اہَن حظ اہَن حظ اہَن حظ کِہِنۍ نہٕ حظ اہَن حظ اہَن حظ اہَن حظ آ اہَن حظ اہَن حظ

آدٕ کیاہ ٹھیک حظ چھِ اہَن حظ ادٕ حظ ٹھیک حظ چھِ اَدٕ کیاہ بِہو ادٕ کیا بِہِو حظ خۄدایس حوال